ہیلو سلام علیکم ٹھیٖک پٲٹھۍ چھِو حظ اَسہِ حظ چھِ گَرِ خانٛدَر مےٚ حظ چھِ ڈوٗنۍ تہٕ بیٚیہِ بادَم نِنۍ یِم کۭتِس حظ کِلوٗ گژھان بادَم آز ٹھیٖک تیلہِ حظ یِمو بہٕ صبحن ڈوٗنۍ حظ پانٛژھ کِلوٗ بیٚیہِ تھٲے زیو بادمس پانژھ کِلوٗ اَدٕ حظ سلام علیکُم